تُہۍ ؤنۍ تو مےٚ تۄہہِ کیٛاہ چھُ حٲصِل کوٚرمُت زِندگی منٛز جواب سُہ چیٖز یُس زَن مےٚ حٲصِل کوٚر زِندگی منٛز گۄڈٕنِچی سُہ چیٖز چھِ کامیٲبی تِکیٛازِ کہِ ییٚمہِ ساتہٕ مےٚ زَن دٔہمہِ ہُنٛد امتِحان پاس کوٚر تمہِ ساتہٕ آیَس بہٕ پَننِس سٲرسٕے سکوٗلَس فرٛسٹہٕ تہٕ مےٚ أنۍ پٲنٛژو ہَتو منٛز ساڑ ژوٗر ہَتھ نمبر دوٚیِم سُہ چیٖز یُس مےٚ پَننہِ زندگی منٛز حٲصِل کوٚر سۄ ٲس دوٚیِم کامیٲبی ییٚمہِ ساتہٕ مےٚ بٔہمہِ ہُنٛد امتحان پاس کوٚر تہٕ تمہِ ساتہٕ أنۍ مےٚ پوٗرٕ ڈِسٹرٛکَس منٛز گۄڈٕنِچ پوزِشَن تہٕ مےٚ أنۍ پانٛژو ہَتو منٛز ژوٗر ہَتھ تہٕ شیٖتھ نمبر ترٛیٚیِم پوزِشَن یُس مےٚ یُس زَن میٛانہِ خٲطرٕ واریاہ زیادٕ یادگار چھُ روٗزمٕژ کہِ سُہ زَن اوٗس اسہِ اسہِ اوٗس یونیورسٹی آف کَشمیٖرَن اوٗس کَنڈَکٹہٕ کوٚرمُت ٲں اِنٹَر کالج کَمپِٹِشَن یَتھ منٛز زَن سُلوٗگَن ٲسۍ لیکھٕنۍ نعرٕ ٲسۍ لیکھٕنۍ تہٕ تَتھ منٛز أنۍ مےٚ پوٗرٕ وادی منٛز گۄڈٕنِچ پوزِشَن امہِ علاوٕ چھِ مےٚ وقتًا فوقتًا واریاہَن مُقابلَن منٛز شِرکَت کٔرمٕژ تہٕ شُکُر اللہ تعالیٰ ہَس کُن پرٛیٚتھ وِزِ کٔر مےٚ کامیٲبی حٲصِل اللہ تعالیٰ ہَن دیُت نہٕ مےٚ زانٛہہ تہِ ناکٲمی ہُنٛد بُتھ وُچھنہٕ امہِ خٲطرٕ چھَس بہٕ واریاہ زیادٕ شُکُر گُزار تہٕ بہٕ یوٚت بہٕ گٔیَس تَتہِ کوٚر مےٚ پَنُن ناو حٲصِل پَنُن ناو کوٚر مےٚ تَتہِ روشُن کالجَس منٛز ییٚمہِ ساتہٕ مےٚ بی اے مُکمل کوٚر تمہِ ساتہٕ تہِ أنۍ مےٚ بی اے یَس منٛز پورٕ کالجَس منٛز اول پوزِشَن